اسلام علیکم ورحمتُہ اللہ آز ونہو تۄہہِ بہٕ دُنہیٖچَن دُنہٕیٖکیٚن پانٛژن مُلکن ہُنٛد ناو یَتھ منٛز گۄڈنیُک چھُ یِوان سون پَنُن مُلُک اِنڈیا دوٚیِم گوٚو پاکِستان یُس اَسہِ ہمساے مُلُک چھُ ترٛیِم گوٚو سعوٗدی عرب ژوٗرِم گوٚو امریٖکہ یَتھ زَن یوٗ ایس اے چھِ وَنان پوٗنٛژِم گوٚو چاینا